یُس اٮ۪ٹماسفیر اٮ۪ٹماسفیر گوٚو یُس اکھ بٕلینٛکٮ۪ٹ چھُ آسان یہِ چھُ آسن اکھ بٕلینٛکٮ۪ٹ اَفلیٖینزن ہُنٛد یُس سٲنِس زٔمیٖنس کاڈ چھِ کَران یہِ چھِ اَف اَسہِ آ سُہ اکھ ماحول دِوان یہِ اٮ۪ٹماسفیر اتھ منٛز چھِ آسان لایِف سپوٹِنٛگ گیسِز مطلب آکسیٖجن واٹہٕ یِم چھِ آسان اتھ منٛز لایِف سپوٹِنٛگ گٮ۪سِز نیٹرٛوجن اَمہِ سۭتۍ چھُ اَفز اتھ زٔمیٖن پٮ۪ٹھ گَژھان ٲرتھ پٮ۪ٹھ گَژھان پاسِبٕل لایِف یہِ اٮ۪ٹماسفیر چھِ اَسہِ بچاوان واریِہو مطلب ہارمفُل گٮ۪سو نِش لایِک الٹرٛا وَے رٮ۪ڈیشن نِش بچاوان اَسہِ تِکیٛازِ اتھ چھِ اکھ پرٛوٹٮ۪کٹ لِیَر تھٲمٕژ یَس وَنان چھِ اوزوٗن یہِ گوٚو اٮ۪ٹماسفیر یہِ سِلاسٹِکل باڈیٖز گٔے تِم باڈیٖز مطلب یِم یِم لایِک مارٕس ٲرٕتھ ویٖںٕز یِمن چھِ وَنان سِلٮ۪سٹِکٕل باڈیٖز یِمن چھِنہٕ پنٕنۍ لایِٹ آسان یِم چھِ لایِٹ ہٮ۪وان کَمہِ پٮ۪ٹھ یِمَن چھِ لایِٹ دِوان سن لایِٹ پتہٕ چھِ اِمِٹ کَران واپس یِمن چھِ أسۍ وَنان سِلٮ۪سٹِکٕل باڈیٖز کیٚنٛہہ سِلٮ۪سٹِکٕل باڈی چھِ بجہِ آسان کیٚنٛہہ چھِ آسان لۄکٕٹ یِمن سِلٮ۪سٹِکٕل باڈیٖزن بےٚ چھِ اڑٮ۪ن سِلٮ۪سٹِکٕل باڈیٖزن پٮ۪ٹھ ڈِسکوری چھِ ہاوان یِمن پٮ۪ٹھ چھِ لایِف پاسِبٕل أسۍ بہٕ وَنو تۄہہِ أسۍ کِتھ پٲٹھۍ چھِ کَران اٮ۪ٹماسفیر سِٹیٚڈی تہٕ بیٚیہِ کِتھ پٲٹھۍ چھِ أسۍ کَران سِلٮ۪سٹِکٕل باڈیٖز سِٹیٚڈی تٕہنٛز سرفیس تاکہِ یِمن پٮ۪ٹھ لِیا زندگی بسر کرنہٕ گۄڈنٮ۪تھ وَنہٕ بہٕ اٮ۪ٹماسفیر کِتھ پٲٹھۍ چھِ أسۍ سِٹیٚڈی کَران گوٚو اتھ چھِ وارِیاہ طٔریٖقہٕ گۄڈنیُک طٔریٖقہٕ چھُ أتھۍ چھِ کَران ٹٮ۪لٕسکوپ تھرٛوٗ کَران سِٹیٚڈی مطلب أسۍ چھِ کیٚنٛہہ دوٗربیٖن سوزان اور تِم دوٗربیٖن چھِ یِمن سِلٮ۪سٹِکٕل باڈیٖزن سرفیس سِٹیٚڈی کَران مطلب اَتہِ کَم گیسِز چھِ اَتہِ چھا واٹر اَتہِ کیُتھ کٕلایمیٹ چھُ اَتہِ کِس اٮ۪ڈیپٹبِلٹی چھِ اَتہِ کۭتِس کالس أسۍ روزو زِنٛدٕ أسۍ کیٛاہ چیٖز کھٮ۪مو أسۍ ہٮ۪کوا اَتہِ کیٚنٛہہ وۄبدٲیِتھ کِنۍ نَہ یِتھ پٲٹھۍ چھِ یہِ کَرن یہِ گوٚو اکھ طٔریٖق سِلٮ۪سٹِکٕل باڈیٖز بیٛاکھ طریٖق گٔے أسۍ چھِ سٮ۪ٹھاہ لایٹہٕ سوزان لایِک اَسہِ آسہِ سارنِین پتہ اِنڈیِہُک یُس فیمس مِشَن اوس چنٛدِریان فور چنٛدرِیان فور کیٛاہ کرنہِ سُہ گوٚو اَمہِ موٗجوٗب تور تاکہِ تٔمۍ دوٚپ بہٕ وٕچھِ موٗنس پٮ۪ٹھ چھا لایِف پاسِبٕل تَتہِ کور تٔمۍ اٮ۪کٕسپُلور تِم گٮ۪سِز وٕچھُن مطلب تِم گٮ۪س کٔرۍ تٔمۍ سِٹیٚڈی اَتہِ چھا لایِف پاسِبٕل مطلب اَسہ کۭتِس کالس ہٮ۪کو بِہِتھ تِمو ٲسۍ تَتہِ مطلب وارِیاہس کالس اوس چنٛدرِیان مِشن گوٚو پاس تہٕ تِمو دوٚپ اَسہِ چھِ لایِف پاسِبٕل أسۍ ہٮ۪کو اَتہِ بِہِتھ تِکیٛازِ تِمو اوس ڈِسکور واٹر تَتہِ بیٚیہِ اِیر کوٚرمُت دِسکور بیٚیہِ بیٛاکھ چیٖز چھُ اَسہِ اتھ منٛز کَران مطلب وارِیاہ یِم سِلاسٹِکٕل باڈیٖز لبکھ تِمن منٛز آو لبنہٕ أسۍ ہٮ۪کو اَتہِ روٗزِتھ لایِک یُس ناسا چھُ اکھ فٮ۪مس کمپٔنی یوٗ اٮ۪سٕچ تِمو تہِ وٕچھُس مارٕس تِمو دوٚپ مارسس پٮ۪ٹھ ہٮ۪کو أسۍ روٗزِتھ مارسس پٮ۪ٹھ چھِ تِمہٕ کںٛڈِشنٕز مطلب أسۍ ہٮ۪کو تَتہِ آرام سان سٔروایِو کٔرِتھ تَتہِ ہٮ۪کو أسۍ روٗزِتھ تَتہِ ہٮ۪کو أسۍ کھٮ۪ن چٮ۪ن وۄبدٲیِتھ تَتہِ ہٮ۪کو أسۍ بِہِتھ تَتہِ ہٮ۪کو أسۍ بسر کٔرِتھ تَتہِ ہٮ۪کو أسۍ زٔمیٖن ہٮ۪تھ مطلب اِنڈِیِہُک اکھ اکھ فٮ۪مس انڈسٹِرٛیلِسٹ چھِ تٔمۍ سُنٛد ناو چھِ وٕنۍکٮ۪س چھُ مےٚ یاد پٮ۪وان کِہیٖنۍ کٔمۍ کہِ دوٚپ تٔمۍ تہِ ہیوٚت زٔمیٖن مارسَس پٮ۪ٹھ یہِ چھِ اکھ گۄڈنیُک وٲحد شخٕص ییٚمۍ ہیوٚت زٔمیٖن مارسَس پٮ۪ٹھ بیٛاکھ اوٚن نہ ناسہُک بیٛاکھ اکھ مِشن اوس جِپیٖٹر تِمو کوٚر بیٛاکھ پتہٕ سِٹیٚڈی جپیٖٹر تِمو دوٚپُکھ سُہ جِپیٖٹر یہِ چھُ بیٛاکھ سُہ چھِ اکھ بیٛاکھ سِلٮ۪سٹِکٕل باڈی تِمو دوٚپ أسۍ وٕچھوٕ اَتھ منٛز ہٮ۪کوٕ أسۍ روٗزِتھ کَم چیٖز گژھن آسٕنۍ اَتھ منٛز یِم سۭتۍ اتھ منٛز أسۍ بیٚہمو تٕہنٛز اکھ سُہ فٮ۪مس اٮ۪سٹرٛنانٛٹ ٲس سُہ وِلیمٕز وِلیمٕز ٲس سُہ ٲس تتھ منٛز وارِیاہس کالس پھٔسِتھ تٔمۍ دوٚپ ما ییٚتہِ چھِ یِم لایِف سپوٹِنٛگ ییٚتہِ اَتہِ چھِ لایِف سپوٹِنٛگ چیٖز أسۍ ہٮ۪کو اَتہِ آرام سان بِہتھ مطلب کَم کَم چیٖز گژھن آسٕنۍ ییٚمہِ سۭتۍ أسۍ اَتہِ ہٮ۪کو بِہتھ گۄڈنٮ۪تھٕے چھِ یِوان بیسِک چیٖز چھِ یِوان آکسیٖجن آکسیٖجن گوٚو یہِ چھِ آکسیٖجن ورٲے ہٮ۪کو أسۍ کُنہِ جاے بہِ أسۍ چھِ اَمہِ موٗجوٗب زٔمیٖنہِ پٮ۪ٹھ بِہِتھ تِکیٛازِ اَسہِ چھِ ییٚتہِ لایِف سپوٹنٛگ گٮ۪س آکسیٖجن آکسیٖجن سۭتۍ چھِ أسۍ مطلب شاہ کھالان شاہ نِوان بیٚیہِ چھِ واٹر واٹر زن چھِ واٹر تہِ چھُ اکھ ضُروٗری بُلڈ اَسہِ باڈی منٛز ضوٚرَتھ آسان بیٚیہِ چھِ آز سان نٮ۪ٹرٛوجن تہِ گوٚژھ ضٔروٗری آسُن یِم چھِ آسان لایِف سپوٹنٛگ یا کمپونٮ۪نٛٹ یِم زَن لایِف ضوٚرتھ چھِ آسان یِم چیٖز چھِ أسۍ وٕچھان سِلٮ۪یٹِکٕل باڈیٖزن پتہٕ چھِ ڈِسایڈ کَران أسۍ ہٮ۪کوا اَتہِ روٗزِتھ کِنۍ نَہ